دٔیِم پرٛوڈَکٹ چھِ مےٚ مےٚ مےٚ یاد چھِ پنٛنہِ لایفہِ منٛز مےٚ چھِ ہیوٚتمُت ٹی وی اکھ ویٖڈیو کان ییٚلہِ بہٕ نایِنتھٕ کٕلاس منٛز اوسُس تِمَن دۄہَن اوس آسان کِرکَٹ میچُک سکھ شوق پَتہٕ اوس مےٚ فادرَن تٔمۍ ہیوٚت ٹی وی اَکھ تہٕ یُس ٹھیٖک اوس چَلان مگر تَتھ اوس سِکریٖن تہٕ اَصٕل تہٕ آواز تہِ ٲس تَتھ اَصٕل اَلبَتہ کینٛہہ ٹایِم ییٚلہِ گوٚو ؤری کھنٛڈ گوٚو یہِ وَن بہٕ اَمیُک نَگیٹِوٗ پویِنٛٹ تہٕ تَتھ اوس سُہ مَچھِ ہِچھ یِوان پَتہٕ یُس مےٚ تَمیُک نَگیٹِوٗ پویِنٛٹ باسیو ییٚمہِ سۭتۍ نہٕ أسۍ پَتہٕ سیٚٹٕسفاے گٔے گَرِکۍ کِہیٖنۍ تہٕ آز چھِ اَسہِ تُلمُت سُہ